ہیٚلو بہٕ چھُس ییٚتہِ سلامُ علیکُم ٹھیٖک چھُو حظ ہَے شُکُر ہے مےٚ حظ اوس یہِ کیب اکھ دِنۍ تُہۍ چھِو نہَ حظ کیب کٕنان ژٕ وَن حظ مےٚ بہٕ چھُس گۄڈٕنِچ لَٹہِ کٔشیٖرِ آمُت مےٚ وَن حظ مےٚ کۭتِس پیٚیہِ یہِ مےٚ چھُ گژھُن گُلمرگ تانۍ تہٕ مےٚ کۭتِس پیٚیہِ مان ژٕ یہِ أسۍ ہیٚکَو دویہِ ترٛیہِ دۄہۍ یِتھ اَسہِ چھِ فِلحال فِلحال وُچھُو حظ تُہۍ گُلمرگ کوٚت تانۍ چھِوٕ پانٛژھ ہَتھ حظ چھِ زیادٕ گژھان واریاہ پانٛژھ ہَتھ چھِ زیادٕ گژھان مےٚ سۭتۍ چھِنہٕ حظ باقٕے یِم مےٚ نیبٲرٕز چھِ پَنٕنۍ تہٕ تِم تہِ اَنکھ بہٕ سۭتۍ تِمَن تہِ چھِ ضروٗرت پَتہٕ تہٕ تُہۍ ؤنِو مےٚ ڈِسکاوُنٛٹ دیٖوا مےٚ تہٕ بہٕ اَنہٕ پانٛژھ ٲٹھ نفر پانَس سۭتۍ سۭتۍ ہے کیٛاہ حظ چھُکھ وَنان ژور ہَتھ حظ چھِ زیادٕ گژھان اَسہِ چھِنہٕ حظ پتہ پتہٕ چھِنہٕ واریاہَن جایَن مِثال کے اگر أسۍ گُلمرگ گژھو تَمہِ پتہٕ چھِ اَسہِ گژھُن بیٚیِس جایہِ یِم مےٚ پَنٕنۍ نیبٲرٕس آسان سۭتۍ تِمَن تہِ چھُ تِم چھِ مےٚ پَنٕنۍ واریاہ تہٕ تِمہٕ سۭتۍ یِیَو تۄہہِ فٲیِدٕ ہے وۅنۍ ؤنِو ہے وۅنۍ ؤنِو حظ مخصَرٕے کوٗتاہ چھِ دیُن وۅنۍ ؤنِو سیٚودُے ساڑ ترٛےٚ ہَتھ حظ ساڑ ترٛےٚ ہَتھ حظ چھِ یِم تہِ حظ چھِ زیادٕے گژھان چھِنہٕ حظ گژھان زیادٕے ژٕ وُچھ اَکھ چھِ مےٚ کیب نِنۍ تُہٕنٛز بہٕ دِمہٕ گُلمرگ تٔمہِ پتہٕ تُلہٕ بہٕ گژھُن چھُ مےٚ بیٚیہِ کُنہِ جایہِ بیٚیہِ چھِ میٛٲنۍ یِم سۭتۍ تِمَن تہِ چھِ گژھُن تھوڑا بہت گژھِ ڈِسکاوُنٛٹ تہِ میلُن اَتھ ولہٕ حظ ترٛےٚ ہَتھ حظ چھِ ٹھیٖک وَلہٕ حظ ٹھیٖک حظ چھُ کیٚنٛہہ نہٕ حظ چھُنہٕ وۅنۍ